ٲں کۄرپشن ٲں چھِنہٕ مےٚ کٔرمٕژ ایٚکٕسپیٖرینٕس زندگی منٛز کیٚنٛہہ کیٛازِ کہِ مےٚ چھُنہٕ وُچھمُت یہِ کیٚنٛہہ البتہ مےٚ چھِ وارِیاہ زیادٕ مشکلات تُلمِتۍ ٲں ییٚمہِ سۭتۍ پنٛچایت مطلب تحصیٖل آفسَس پٮ۪ٹھ کیٛازِ کہِ ییٚلہِ تہِ اسہِ اِنکم چھَ نا آسان بناوٕنۍ یَتھ سُکالرشِپ خٲطرٕ تَتہِ چھُنہٕ آسان پٹھوٲری چھُنہٕ آسان تحصیٖلدارٕے چھُ آسان تِم چھِ دپان پگاہ یِیٖزیٛو کٲلکیٚتھ یِیٖزیٛو ہوٚمہِ دۄہ یِیٖزیٛو ییٚمہِ دۄہ یِیٖزیٛو اسہِ چھِ تِم وارِیاہ مشکلات کران مطلب یہِ چھُ مےٚ باسان بیٚیہِ آ مےٚ چھُ بوٗزمُت کہِ مطلب پانہٕ چھُم نہٕ وُچھمُت أچھو کیٚنٛہہ البتہ بوٗزمُت چھُم ییٚتہِ چھِ رٹان یِم پولیٖس وولیٖس وٲلۍ چھِ رٹان رُشوت تِم چھِ دپان أسۍ کَرو تُہنٛز کٲم تہٕ تُہۍ دِیِو اسہِ رُشوت بیٚیہِ چھِ ییٚتہِ مطلب سُفٲرشہِ اگر گَژھو پولیٖسَس نِش یا ہوٚمِس نِش تِم چھِ دَپان تَتہِ اگر ونہوس أسۍ چھِ ییٚمِس بٔڑِس نفرٕ سٕنٛدۍ تیٚلہِ چھِ کَران تِم جلدی سٲنۍ کٲم ہُتھ کٲنٛٹھۍ چھِنہٕ کَران تِم کیٚنٛہہ تہِ آ مےٚ چھِ واریاہ مشکلات ٲمِتۍ خاص کر تَمہِ وِزۍ ییٚمہِ سۭتۍ وِزۍ اسہِ سُکالرشِپ خٲطرٕ اِنکم چھِ بناوان تَتہِ چھُنہٕ اسہِ پٹھوٲری آسان ایٚولیبٕل سُہ چھُ دپان پگاہ یِیٖزیٛو کٲلکیٚتھ یِیٖزیٛو ہوٚمہِ دۄہ ییٚمہِ دۄہ یِیٖزیٛو تیٖتِس کالس ہوٚپٲرۍ سُکالرشِپس ڈیٹٕے چھُ گَژھان